وعلیکُم اسلام

آ بہٕ حَظ چھُس سایکولِجِسٹ تہٕ سایکیٹرسٹ مےٚ حظ چھُ ناو عامر مطلب تُہۍ چھِو حَظ ڈِپریشن کران فیس آز کل اگر تۄہہِ ڈِپریشن تہٕ اینزایٹی چھُو اتھ ہیکن واریاہ کینٛہہ وجہ ٲسِتھ اتھ ہیٚکن وجہ ٲسِتھ زِ تُہۍ کٕم چیٖز چھِو یژھان ایٚچیٖو کرٕنۍ تہٕ تِم چھِوا تُہۍ ایٚچیٖو کران وٕچھِو حَظ گرِک پرابلِم ہیٚکن اتھ متعلق ٲسِتھ گرِ ورِ کُس ماحول چھُو تۄہہِ اتھ متعلق ہیکو أسۍ پنٕنِس کِلنکسٕے پیٹھ زیادٕ اصٕل پٲٹھۍ کتھ کٔرِتھ آ تُہۍ کٔرِو اکھ کٲم تُہۍ کٔرِو اکھ پانس خٲطرِ کانٛہہ چیٖز سِلیکٹ یتھ پیٹھ اکھ پانس خٲطرٕ اکھ ماٹیو بنٲیِو تُہۍ اکھ سُہ چیٖز یتھ پیٹھ تُہۍ ورک ہیکِو کٔرِتھ پنُن اکھ ٹارگیٚٹ تھٲیو سیٚٹ تیوٗتاہ بوٚڈ ٹارگیٚٹ تہِ تھٲیِو نہٕ سیٚٹ کینٛہہ ییٚمہِ سۭتۍ تۄہہِ پرابلِم گژھیو پتہٕ بیٛیہِ ٲسِو ریگیولر ایگزرسایز کران پنٕنِس مٲلِس ماجہِ سۭتۍ ٲسِو اصل پٲٹھۍ کتھ کران بٔیبارنٮ۪ن سۭتۍ ٲسِو اصٕل پٲٹھی کتھ کران گِندان تہِ ٲسِو یِم چھِ کینٛہہ کینٛہہ چیٖز یِم تۄہہِ پزنو تُلٕنۍ بیٚیہٕ کرِو تُہۍ بیٚیہِ کرِو تُہۍ سٲنِس کٕلنکس سۭتۍ کنٹیکٹ تاکہِ أسۍ ہیکو اصل پٲٹھۍ کتھ کٔرِتھ أسۍ وٕچھو تۄہہِ کیٛاہ پرابلِم چھِو میجرلی تہٕ آ بِلکُل حظ یہِ حظ آسہِ سٲنۍ خوش قِسمتی اسہِ اگر تُہٕنٛز مدت ہیکو کٔرِتھ آدٕ کیٛاہ حظ ادٕ کیٛاہ